اَگر أسۍ وُچھو پُلوٲمِس منٛز چھِ اَسہِ اکھ ڈِسٹرک ہاسپِٹل بیٚیہِ چھِ اکھ پرون اکھ گورمینٹ ہسپتال تَمہِ باوجوٗد چھُ اَسہِ اَتہِ کیٚنٛہہ پریویٹ ہسپَتال تہِ ؤنکیٚس موجوٗد اَگر أسۍ پَنٕنِس ڈسٹرک ہاسپِٹل پلوٲمٕچ کَتھ کَرو تَتھ منٛز چھِ اَسہِ ایمرجینسی سٔروِسز ایٚولیبٕل تَتہِ چھِ اَسہِ او پی ڈی تور اکھ ڈاکٹر ایٚولیبٕل آسان تَتہِ چھُ کَنسلٹنٹ تہِ ایٚولیبٕل آسان تَمہِ باوجوٗد چھُ آتہِ خوٗنُک ٹیسٹ گژھان اَتہِ چھُ یُریٖن ٹیسٹ گژھان اور حال حالٕے آو اَتہِ سی ٹی سِکین مِشیٖن تہِ فراہم کَرنہٕ أکِس عام اِنسان سٕندۍ خٲطرٕ گوٚو واریاہ آسان یہِ سی ٹی سِکین مِشیٖن آسنہٕ سۭتٮ۪ن اَمہِ باوجوٗد چھِ اَتھ یوٗایس جی بیٚیہِ چھِ باقٕے ٹیسٹ تہِ آسٲنی سان گژھان اَگر أسۍ وُچھو أکِس عام اِنسان سٕندۍ خٲطرٕ چھِ یِم أزکِس دورَس منٛز ایٚفٲرڈیبٕل واریاہ اَصٕل پٲٹھۍ کیازِ کہِ گورمینٹن چھِ تھٲومٕژ کیٚنٛہہ سِکیٖمہٕ تہِ ییٚمہِ باوجوٗد ییٚمہِ کہِ برعکٕس اکھ عام اِنسان چھُ یِم سٔروِسِز ایٖزلی ایٚویل کران وَن اَگر أسۍ وُچھو کووِڈس منٛز کووِڈس منٛز ہسا بَنو ییٚتہِ گورمینٹ ہاسپِٹل یُس زَن چھُ اَتھ بِنووُکھ اکھ الگ ہسپِتال یتھ منٛز زَن کووِڈ پیشنٹن ایڈمِٹ کران ٲسۍ یِمن زَن ٹریٖٹمینٹ باضٲبتہٕ پٲٹھۍ چلان اوس تَتہِ اَگر أسۍ وۄنۍ کرو یِمن پریویٹ ہٮسپَتالَن ہِنز کَتھ یِہُنٛد روٗد نہٕ کووِڈس منٛز زیادٕ رول کیٚنٛہہ اَلبتہ مہموٗدیا ہسپَتال یُس زَن چھُ اَسہِ سٲنِس پُلوٲمِس منٛز اَتہِ ہسا آو یہِ زَنین ہِندۍ یِم زَن ڈاکٹر چھِ تِم ٲسۍ بیٚہوان أتتھٕے تہٕ او پی ڈی ٲسۍ تِہنٛز أتتھٕے چلان